کین یوٗ سٕپیٖک فایو نمبٲرٕز بِٹویٖن دَہ ٹُو دَہ لَچھ ٲں کین یوٗ سٕپیٖک فایِو نمبٲرٕز بِٹویٖن ٹیٚن ٹُو ٹیٚن لیک اِٹ کین بی أنی نمبَر ہیٚکہِ ٲسِتھ کانٛہہ تہِ ڈِجِٹ أسۍ ہیٚکو ؤنِتھ زٕ دَہہِ پٮ۪ٹھ ہیٛور کُن باہ تُرٛواہ ژۄداہ پنٛداہ زٕ ساس دَہ ساس کاہ ساس یتھٔے کَٔنۍ ہیٚکہِ کانٛہہ تہِ ڈِجِٹ یہِ ٲسِتھ یہِ تہٕ یہِ گوٚژھ آسُن دَہہِ پٮ۪ٹھ ہیٛور تہٕ دَہ لَچھ کھۄتہٕ دَہ لَچھس تانۍ گوٚژھ یُن آسُن یہِ نمبر تُہۍ ہیٚکِو کانٛہہ تہِ یہِ چھُ سہل مَسلہٕ یہِ ہیٚکو أسۍ کتھ کُن کانٛہہ تہِ نَمبر رٔٹِتھ دَہہِ پٮ۪ٹھ ہیٛور کُن مِثال باہ چھُ وُہ چھُ پَنٛداہ چھِ پٕنٛژہ چھُ تٕرٛہ چھُ تہٕ دَہ ساس چھُ ٲں دَہ لَچھ چھُ یِتھٔے کٔنۍ ہیٚکو اوٚتانۍ کانٛہہ تِہِ ڈِجِٹ کٔرِتھ اسہِ چھُ اَمیٛک سوالُک جواب دیٛن ٲں یِمَن منٛز چھُ اسہِ پَنُن پَنُن پاز رَٹُن ییٚلہِ أسۍ زٕ دۄن چیٖزَن متعلق چھِ وَنان مِثال دَہہِ پٮ۪ٹھ چھُ شُروٗع گژھُن أسۍ زَن وَنو باہ باہہِ پٮ۪ٹھ کٔژَن تانۍ ٲں گژھہِ ٲں بیٛاکھ ڈِجِٹ یُن باہ تُرٛواہ تہِ چھُ ژۄداہ تہِ چھُ پنٛداہ تہِ چھُ یِتھ کٔنۍ اَگرٔے ٲں رَوٲنی منٛز پَکو ٲں یا اَگرٔے منٛزٕ منٛز تہِ ہیٚکو أسۍ کٔڑِتھ پٕنٛژٕہ چھُ تٕرٛہ چھُ اَکہٕ وُہِم چھُ زٕتووُہِم چھُ دٔہ ٲں ساس چھُ نَو لَچھ چھُ یِتھٔے کٔنۍ چھُ تہٕ یِتھ کٔنۍ چھِ أسۍ ہیٚکان نمبر ؤنِتھ باہ تُرٛواہ ژۄدَہ دَہ ساس ٲٹھ لَچھ